لۄکٹہِ اوٚن مےٚ اکھ سایکَل یُس سُہ سایکَل اوس سُہ اوس واریاہ اصٕل سایکَل تتھ اوس ناو ایٚٹلَس سایکَل سُہ اَنیو مےٚ بِٕڈِ بَبَن لال چوک پٮ۪ٹھ والیو مےٚ سُہ ییٚلہِ زَن کہِ یُس میون بٕڈِ بب اوس سُہ اوس تَمہِ ساتہٕ تور کھَسان کیٛاہ چھِ اتھ ونان دۄد ہٮ۪تھ اوس سُہ تور کھَسان تتہِ کیاہ اوس سُہ کران کٲم سُہ اوس کران کٲم کہِ سُہ اوس والان تتہِ دۄد یوٗل تہٕ تٔتھۍ سۭتۍ ہَسا گٔے کٲم ییٚلہِ سُہ آٹوَس مَنٛز کھوٚت تٔمۍ اوٚن مےٚ اَکہِ دۄہ شَہَر وۄزُل اوس سُہ سایکَل یُس سُہ سایکَل اوس سُہ اوس ٹیوٗب لٮ۪س سایکَل ژۄوُہ آنچہِ حظ اوس سُہ سایکَل بیٚیہِ کیاہ اوس تتھ سایکَلَس اصٕل خٲصیت سُہ اوس شاکَر دار مَطلَب اگر سُہ دۄبو مٔنٛزۍ تہِ اوس وَسان سُہ اوس نہٕ باسٲنی سُہ اوس نہٕ جَٹکہٕ دِوٲنی مےٚ کہِ ییٚمہِ سۭتۍ مےٚ باسے کہِ نَسا دۄبَس مَنٛز ہَسا ووٚتھُس بہٕ تَتھ ٲسۍ یِم کیاہ چھِ تِمَن وَسان ڈِسکہٕ تہِ آسہٕ تِمَن تتھ ٲسۍ بیٚیہِ زٕ ہٮ۪نٛڈلہٕ آسہٕ تتھ مَطلَب اِن دَ سیٚنس تتھ اوس گول ہینڈَل تہِ سُہ اوس تتھ اوس شو دار گول ہینڈَل تہِ ییٚمہِ سۭتۍ سُہ اکھ گاڑِ ہُنٛد شو تہِ اوس دِوان تہٕ وۄزُل اوس تتھ کَلَر